اَسَلام وعلیکُم اَہَن حظ ٹھیٖک پٲٹھۍ ٹھیٖک حظ شُکُر حظ تۄہہِ چھُو حظ ٹھیٖک بَس حظ دُعا بِہتھٕے حظ ژٕ وَن تہِ حظ مےٚ اَکھ کَتھ یہِ بَس ڈریور چھِنہٕ حظ تُہۍ اَسہِ حظ کَریاو پُلان أسۍ گَژھو پِکنِک کُنہِ جاے مگر اَسہِ گوٚژھ تَمہِ کھۄتہٕ مطلب حِساب کِتابا یُن أسۍ کٔژِ بجہِ کیٛاہ نیرو أسۍ کر واتو واپس تہِ وٲتِتھ اَسہِ ؤنِو تۄہہِ ٹایمِنٛگا کیٛاہ چھُو تُہۍ کَران اَتہِ بَسن ہُنٛد اَسہِ اوس گَژھُن پہلگام تانۍ سُے سُلہِ کٔژِ بجہِ چھُو تُہۍ نیران سَتھ بجے سَتھ بجے حظ چھِ سُل گَژھان زیادٕ یپٲرۍ چھِ پٮ۪وان تیٲری ویٲری کَرٕںۍ

اَچھا ٹھیٖک حظ چھُ تُل اَچھا تورٕ کٔژ بجہِ چھُو تُہۍ نیران پتہٕ واپس حظ ترٛےٚ بجے یور کٔژِ بجہِ وٲتِو تُہۍ تور دَہ بجے تورٕ نیٖرِو ترٛیٚیہِ بجہِ واپس

آسان ہَے چھِ اَوا سُلہِ ژیرۍ کرناوہو تورٕ چھِنہٕ حظ تورٕ ترٛٲوِو تُہۍ پتہٕ اَسہِ ہوٚتہِ اَڈسٕے منٛز واپس تَتہِ پٮ۪ٹھ حظ گَژھِ اَسہِ بنٕنۍ گٲڑۍ ٹھیٖک حظ چھُ تۄہہِ چھُو حظ ڈیٚلی کَران یہِ چھَا ڈیٚلی سٔروِس چَلان کِنہٕ کانٛہہ دۄہ چھِ بریک آسان منٛزٕ ڈیٚلی سٔروِس گوٚو اَتھ چھَنہٕ کِہیٖنٛۍ اگر اَسہِ کُنہِ دۄہ چھُٹی وُٹی تہِ آسہِ سُہ چلہِ سنٛڈے

اَچھا اَچھا گوٚو تتھ سٍتۍ گژھِ آسُن یہِ اگر ہُمن چھُٹین دۄہن منٛز آسہِ تیٚلہِ چھُ بدل پرٛیویٹ وول اَچھا اَچھا ٹھیٖک حظ گوٚو ترٛیہِ بجہِ نیٖرِو تُہۍ برابر تورٕ واپس حظ چَلو ٹھیٖک حظ ترٛےٚ حظ بَجے